بہٕ چھَس گژھان کانٛہہ چھُ وَنان مےٚ یہِ سادنہِ وارِ بہٕ حظ چھَس گژھان یۄس سۄ وَنان چھِ ژوٗر دِ بہٕ حظ چھَس تٔتھۍ دِوان بیٚیہِ ییٚلہِ مرژٕوانگَن بیول چھِ سۄ وَوان تہٕ تٔمِس حظ چھَس بہٕ سادَن تَتھ چھَس ییٚلہِ وَوان چھُ کڑان چھُ تَتھ گاسہٕ واسہٕ تہٕ تھاوان چھِ ییٚلہِ پتہٕ وَوان چھِ تھاوان چھِ تَتھ پٮ۪ٹھ پتہٕ ٹھیلہٕ ویلہٕ تہٕ داہ وُہ دۄہ چھِ گژھان سُہ چھِ زٮ۪وَن ہیُو تُلان چھِ پتہٕ أسۍ تِم ٹھیلہٕ ویلہٕ تھوٚد دِوان چھِس آب واب تہٕ پتہٕ حظ چھِ یہِ ہسا یہِ ییٚلہِ پتہٕ سۄ تھٔز پہم چھِ گژھان تہٕ چھِ پتہٕ کران یہِ ہسا یہِ مرژٕوانگَن تھَل تہٕ یۄسہ یہِ سادَن چھَس بہٕ تٔمِس مَرژٕوانگَن تھل پتہٕ یۄس یہِ گنڈَن آسیٛا ژوٗر دیُن تَتھ تہِ ٲسٕس دِوان رُہنَس آسیٛا ژوٗر دیُن تَتھ تہِ ٲسٕس دِوان یۄس سۄ وَنَن ٲسۍ مےٚ ساد تہٕ تَتھ حظ ٲسٕس بہٕ تٔمِس سادَن آب دِنَس تہِ ٲسٕس بہٕ تٔمِس سادَن پرٛٮ۪تھ کُنہِ ٲسٕس بہٕ تٔمِس سادَن یہِ مےٚ یُس یُس مےٚ وَنہِ ہہ تٔمِس تٔمِس ٲسٕس بہٕ سادَن وارِ منٛز بہٕ ٲسٕس دَپان اَدٕ أمِس تہِ گژھِ سہوٗلِیَتھ میٛانہِ سۭتۍ تہٕ واتٮ۪س سہوٗلِیَتھ اَمی ٲسٕس بہٕ تِمَن سادَن تہٕ پتہٕ یہِ ہسا یہِ ییٚلہٕ پتہٕ بہٕ مَکلاوان ٲسٕس کٲم وٲم کٔرِتھٕ تہٕ بہٕ ہسا ٲسٕس پتہٕ نٮ۪ران